میٛانہِ فیملی منٛز حظ چھِ أسۍ پانٛژھ بٲژ اَکھ حظ چھِ مول بیٚیہِ حظ چھِ موج بیٚیہِ حظ چھُم بوٚڑ بوے بیٚیہِ حظ چھِم لَکٕٹ بیٚنہِ اَکھ بیٚیہِ حظ چھُس پانہٕ یُس حظ مول چھُم سُہ حظ چھُم گورمینٛٹ ایٚمپلاے موج حظ چھَم ہاوُس وایِف بٔڈ بوے حظ چھُم پَران تہٕ لَکٕٹ بیٚنہِ تہِ حظ چھَم پَران پانہٕ تہِ حظ چھُ پَران بیٚیہِ حظ چھُس گِنٛدان تہِ تہٕ مےٚ حظ چھِ واریاہ دوس اَتھ منٛز چھِ قریٖبی تہِ واریاہ تہٕ دوٗر تھوڑا یِمَن سۭتۍ کَمٕے تہٕ تِم تہِ چھِ واریاہ یُس حظ مےٚ زیادٕ قریٖبی چھِ تٔمِس حظ چھُ ناو دانِش سُہ حظ چھِ مےٚ ہَر ساتہٕ یِوان بَکار کُنہِ جایہِ حظ آسہِ کٲم کُنہِ ساتہٕ باغَس منٛز یا گَرِ وَرِ حظ سُہ حظ چھِ یِوان بَکار تہٕ یۄس حظ مےٚ موج چھِ سُہ حظ چھِ اَسہِ گَرِچ سٲلِم کٲم کَران سۄ حظ چھِ اَسہِ بَتہٕ تھَوان رٔنِتھ پَلو حظ چھَلان سٲلِم حظ کٲم وٲم ڈُوان کَران تہٕ پَلو وَلو حظ تھَوان چھٔلِتھ تہٕ یِم حظ مےٚ دوس چھِ سۄ حظ چھِ یِوان ہر ساتہٕ مےٚ بَکار کُنہِ جایہِ حظ آسہِ گژھُن یا کٲم وٲم آسہِ کُنہِ ساتہٕ باغَس منٛز تہٕ سُہ حظ یِوان بَکار تَتھ